ہٮ۪لو وعلیکُم سلام اہَن حظ ٹھیٖک أسۍ چھِ امہِ باپتھ مٲفی منٛگان اَسہِ اوس ڈِیٚلؤری باے بیمار گوٚمُت تھوڑا تَوے واژٕ یِم لیٹ وعلیکُم سلام